السلام علیکُم بہٕ حظ چھُس روزان بہٕ بَنٛڈ بَنڈپورِ ییٚلہِ بہٕ لۅکُٹ اوسُس بہٕ اوسُس سکوٗل گژھان تہٕ تِمَن دۄہَن ٲسۍ اَسہِ مَشق لیٚکھناوان حظ مَشق آسہِ سارِوٕیٚن پتاہ تہٕ مَشق لیکھنہٕ کِس وقتَس منٛز اوس مےٚ بڈٕ زبردَس یِم یِم شَکلہٕ بناونٕکۍ شوٗق زبردَس تہٕ پتہٕ روٗز نہٕ سۅ مَشق کیٚنٚہہ کیٛازِ کہِ زمانہٕ بدٕلیٛو ٹیکنالجی کٔر واریاہ ترقی ساینَسن کٔر واریاہ ترقی نٔو نٔو ٹیٚکنالجی آیہِ پتہٕ آیہِ کاپی رَف باقٕے چیٖز آیہِ تہٕ سُہ مَشقہِ ہُنٛد زمانہٕ مۅکلیٛو اَکہِ دۄہ حظ گٔے کٲم بہٕ ییٚلہِ پران اوسُس پتہٕ حظ آیہِ اَسہِ اور آرمی تِمَو کوٚرُکھ اکھ پیٚنٛٹِنگ کمپِٹیٚشَن پرٛوگرام سٲنِس سکوٗلَس منٛز حظ تہٕ پتہٕ بنٲے تِمَو گرٛوٗپ حظ گرٛوپَن منٛز دوٚپُکھ بِہِو سا ژور ژور لڑکہٕ بنٲوِو سا پیٚنٹِنٛگ یٔمِس یِژھ تَگہِ تہٕ تہٕ سون گرٛوپ حظ آیِو تتہِ تمہِ دۅہ گۄڈٕنِکِس نمبرَس پیٚٹھ سٲنۍ پیٚنٹِنٛگ حظ سانہِ ژور پیٚنٹِنٛگ سون گرٛوپ آیِو گۅڈٕنِکِس اَسہِ نیٛوٗ فَسٹہٕ پرٛایِز تَمہِ دۄہ تہٕ یِم تِم پیٚنٹِنٛگ آسہٕ اَسہِ ژور تِم آسہٕ پتہٕ پرنٛسٕپُل سٕنٛدِس روٗمَس منٛز واریاہس ٹایِمَس ییٖتِس ٹایِمَس أسۍ تتہِ ٲسۍ پتہٕ چھَنہٕ پتاہ کیٚنٛہہ تِمَن کیٛاہ کوٚرُکھ لیکن تِم آسہٕ واریاہَس ٹایِمَس تتہِ حظ یِم کیٛازِ چھِ قۭمتی گژھان یم یم اَتھٕ سۭتۍ چھِ یِوان بناونہٕ اَز وُچھتَو تُہۍ دُنیاہَس منٛز پرٛتھ کانٛہہ چیٖز یُس واریاہ درٛۅگ چھِ گژھان سُہ چھِ آسان اَتھٕ سۭتۍ آمُت بناونہٕ چاہے سۅ ڈایمنٛڈ آسہِ گولڈ آسہِ وُڈٕن آسہِ کیٚنٛہہ لکٕرِ ہُنٛد آسہِ کیٚنٛہہ بنٲوِتھ اَتھٕ سۭتۍ سُہ چھِ گژھان واریاہ درٛۅگ سانہِ کٔشیٖر منٛز گژھان ڈوٗنۍ ہَچَن ہٕنٛدۍ چیٖز یِم زَن گِفٹ چھِ دِوان کٲنٛسہِ تعوفَس منٛز چھِ یوان دِنہٕ کٲنسہِ سُہ چھُ گژھان واریاہ درٛۅگ کیٛازِ سُہ چھِ آسان اَتھٕ سۭتۍ بنوومُت چاہے سُہ اَتھٕ سۭتۍ پیٚنٹِنٛگ آسہِ سُہ چھِ واریاہ درٛۅگ آسان تِکیٛازِ تتھ پیٚٹھ چھِ آسان محنت اکھ لٔجمٕژ اَکھ ایٚفٲرٹ لوٚگمُت اَمہِ موٗجوٗب چھِ سۄ گژھان واریاہ درٛۅگ سُہ چاہے کانٛہہ تہِ چیٖز آسہِ اتھٕ سۭتۍ آمُت بناونہٕ سُہ چھِ گژھان درٛۅگ کیٛازِکہِ سُہ چھِ آسان آمُت واریاہ محنتہٕ سان بناونہٕ دلہٕ سان آسان بناونہٕ آمُت تہٕ مےٚ اوس سَخ شوق یہِ بناوٕنُک یِم چیٖز یِم تماشہٕ وماشہٕ یِم کارڈٕس وغیرہ یِم زَن چھِ بڈٕ شوق اوس مےٚ بناونُک تہٕ مےٚ چھِ بنٲیِمٕتۍ تہِ واریاہ پھِرِ الحمدُ اللہ پرٛتھ کُنہِ ساتہٕ آو بڈٕ اَصٕل تتھ رِزَلٹہٕ پتہٕ

بہٕ چھُس پانہٕ تہِ حظ بناوان یہِ پیٚنٹِنٛگ ویٚنٹِنٛگ چھُس بہٕ یہِ چھُس بہٕ پانہٕ بناوان تہٕ مےٚ چھِ کیٚنٛہہ چیٖز گِفٹہٕ تہِ کٔرۍمٕتۍ یم بہٕ پنٕنہِ اَتھ سۭتۍ چھِ مےٚ بنانان بنٲیمٕتۍ تہٕ یہِ چھِ سیٚودُے کَتھا یُس چیٖز اَتھٕ سۭتۍ یِیہِ بناونہٕ محنت لَگیٚس تہٕ سُہ چھُ گژھانٕے درٛۅگ کٔشیٖرِ منٛز چھِ یم واریاہ یم زَن اَتھٕ سۭتۍ چھِ کٲم قٲلیٖن چھِ بناوان سُہ تہِ چھِ یِوان گِفٹہٕ دِنہٕ پَشمیٖن چھِ بناوان سُہ تہِ چھِ یِوان گِفٹہٕ دِنہٕ یا پوٹری چھِ یوان از کٔشیٖرِ منٛز نوٚو ٹرٛینٛڈ تَمیُک سُہ چھِ واریاہ درٛۅگ گژھان یا اَتھ سۭتۍ چھِ یوان بناونہٕ لَکٕرِ ہٕنٛدۍ کیٚنٛہہ چیٖز کَپہٕ کَپ چھِ یوان بناونہٕ بوٹ چھِ یوان بناونہٕ یا بیٚیہِ کانٛہہ چیٖز چھِ یوان لَکٕرِ ہُنٛد بناونہٕ سُہ چھِ گژھان واریاہ درٛۅگ کٔشیٖر منٛز چھِ یِم چیٖز بنان زیادٕ تَر چھِ یم بنان گامَن منٛزٕے کیٛازِ قٲلین چھِ بنان گامَن منٛزٕے پَشمیٖن یم زَن یم گِفٹِڈ چیٖز چھِ آسان یم چھِ بنان زیادٕ تر گامَن منٛزٕے وۅنۍ روٗد نہٕ تِمَن ہُنٛد خاص ویلو کیٚنٛہہ تِکیٛازِ میٚشیٖن چھِ اَز یۄس کٲم شیٚن سَتن ریٚتَن منٛز ٲس گژھان سۅ چھِ میٚشیٖن کران اَز گٲنٹَس منٛز قٲلیٖنس اگر لَگان ٲسۍ شےٚ ریٚتھ تتھ قٲلیٖنَس چھِ بناوان میٚشیٖن اَز دۅن گٲنٛٹَن منٛز تتھ روٗد نہٕ ویلیٛوٗ کیٚنٛہہ لیکن یم شوقیٖن اِنسان چھِ آسان تِم چھِ وُنہِ تہِ ژھانٛڈان سُے پِیوَر اَصلی سُہ چاہے قٲلیٖن آسہِ چاہے پیٚنٹِنٛگ آسہِ سُہ چاہے بیٚیہِ کیٚنٛہہ آسہِ لوٗکھ چھِ ژھانٛڈان وُنہِ تہِ تتھ یِم زَن وَاقعی شوقیٖن آسان کیٛازِ اَتھٕ سۭتۍ چیٖز یُس بناونہٕ چھِ یوان سُہ چھِ آسان بَڈٕ پرفیٚکٹہٕ ہَتھ پٔرسَنٛٹ آسان پٔرفیٚکٹہٕ مےٚ چھِ پانَس پسنٛد یِم یِم چیٖز حظ بہٕ چھُس پانہٕ تہِ بناوان پانہٕ یم چیٖز بناوان پانہٕ یم گِفٹِڈ آیٹَم بناوان یم جار بناوان لَمپَن خٲطرٕ یم زن تھاوان چھِ کَمرَس منٛز جار چھِ بہٕ چھُس بناوان تِم پانہٕ حظ اَتھٕ سۭتۍ مےٚ چھِ بنٲیمٕتۍ تہِ کیٚنٛہہ یم زَن اسہِ گَرن چھِ وُنکیٚنَس گرِ مےٚ چھِ بنوومُت ٹیٚبلَس پیٚٹھ یُس تھاونہٕ چھِ یوان ٹیٚبُل لمپس بنوومُت جار مےٚ چھُ بنوومُت پَنٕنِس روٗمَس خٲطرٕ جار ییٚمُک یہِ حظ یہِ اَتھٕ سۭتۍ چھِ مےٚ بنوومُت سُہ چھُ بڈٕ زبردَس لُک دِوان بڈٕ اصٕل خۄشیِوُن چیٖز تہٕ کیٚنٛہہ چیٖز چھِ مےٚ دِتۍمِتۍ فرٛینٛڈن گِفٹہٕ تہٕ تِم یِم مےٚ بنٲیِمِتۍ چھِ پَنٕنہِ اَتھٕ سۭتۍ واریاہ اَصٕل تِم حظ تہٕ کوٗشِش گژھِ کَرُن انسان اَتھٕ سۭتۍ اگر بناوِ سُہ چھُ واریاہ رُت واریاہ اَصٕل آسان سُہ چھُ یادگار روزان یِم چیٖز چھِ روزان یاد باقٕے چھُ نہٕ آسان کِہیٖنٛۍ تہٕ کوٗشِش گَژھِ کَرٕنۍ اگر کٲنٛسہِ گِفٹہٕ آسہِ دِیُن سُہ گَژھِ اَتھٕ سۭتی آسُن آمُت بناونہٕ تتھ چھِ زیادٕ ویلیٛوٗ ایٚز کَمپِیٲرڈ ٹُو یُس زن بازرٕ چھِ بناوان أسۍ